ہٮ۪لو السلام علَے وعلیکُم السلام اَہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ آ آ أسۍ چھِ ٹرٛاوٕل اَجنسی پٮ۪ٹھَے سرینگر کَتہِ پٮ۪ٹھ چھُو تۄہہِ یہِ دےٚ دہلی ٹُہ سری اَتھ کیٛاہ چھِ ڈیٹ کیٛاہ چھِ بَہہ تُرٛواہ سٮ۪پٹَم اَکھ مِنَٹ کٔرِو حظ تُہۍ صبٕر بہٕ کَرو ہوٹل چَک پٮ۪سٮ۪نٛجَر چھِ حظ آچھا اَکھ یہِ حظ پیٚیو تۄہہِ ساڑ شےٚ ساس رۄپیہِ نٮ۪ٹ ساڑ شےٚ ساس رۄپیہِ حظ نَہ اَتھ گژھِ نہٕ اگر تُہۍ وٕنۍکٮ۪س آن لایِن چَک کٔرِو یہِ چھِ وٕنۍکٮ۪نَس ساڑ نَو ساس چھِ یہِ آن لایِن اَسہِ چھِ وٕنۍکٮ۪س آف لایِن فِیَر اٮ۪ویلیبٕل یِم چھِ اَسہِ اَکھ زٕ وٕنۍکٮ۪س کوپَن اٮ۪ویلیبٕل یہِ گژھیو تۄہہِ ساڑ شےٚ ساس رۄپیہِ فاینَل آ یہِ گژھِ فاینَل اَتھ منٛز چھُو تۄہہِ میٖلٕز تہٕ اِنکٕلوٗڈٕڈ سٕپَے سٕپایِس جٮ۪ٹ چھُ یہِ سٕپایِس جٮ۪ٹ اَہن حظ اگر بہٕ اگر تۄہہِ ژور پانٛژھ چھُو ضوٚرَتھ تَتھ لَگاوان سِپیشَل فِیَر کوپٕن تہٕ تَتھ منٛز گژھِ تھوڑا ڈِسکاوُنٛٹ پانٛژھ دَہ پٔرسَنٛٹ مگر أکِس منٛز أکِس منٛز گژھِ نہٕ یہِ کیٚنٛہہ سُہ حظ گژھِ تۄہہِ ووٚنمو مےٚ سُہ گژھِ لگ بگ شےٚ ساس اٮ۪راوُنٛڈ گژھِ سُہ اگر حظ دَہ پٔرسَنٛٹ کَرو لٮ۪س تِم تِم گٔے شےٚ ہَتھ تہٕ پَنژاہ رۄپیہِ اَمہِ علاوٕ نہٕ حظ گژھِ نہٕ کیٚنٛہہ شےٚ ساس رۄپیہِ گژھِ اَسہِ نِش تۄہہِ فاینَل اَکھ ٹِکَٹ وٕنۍکٮ۪نَس اگر تُہۍ آن لایِن تہِ کٔرِو چَک ٲٹھ ساس رۄپیہِ کَم بنیو نہٕ تۄہہِ یہِ کُنی جاے یہِ حظ گژھِ فاینَل شےٚ ساس رۄپیہِ اگر تُہۍ ژور یا پانٛژھ چھُو اگر حظ تُہۍ نَتہٕ اَکُے چھُو بیٚیہِ چھُ یہِ تیٚلہِ بیٚیہِ چھُ یہِ تیٚلہِ وٕنی دۄن گنٛٹَن انٛدر بُک کرٕنۍ تِکیٛازِ تۄہہِ چھو پیی آز چھِ ریٹ اَپ اینٛڈ ڈاوُن گژھان تَتہِ ہٮ۪کو نہٕ کِہیٖنۍ ؤنِتھ یہِ یہِ حظ گژھِ شےٚ ساس رۄپیہِ فاینَل اگر تُہۍ وٕنۍکٮ۪نَس بَدل تہِ کُنہِ جایہِ چَک کٔرِو توہہِ چھو سُہ ڈیٖل تُہۍ کٔرِو چَک ٲٹھ ساس رۄپیہِ تہٕ سٕپَے سٕپایِس جَٹس دِمو تۄہہِ أسۍ یہِ یہِ کیٛاہ چھِ اَتھ ونان اِیَر کرٛافٹ سٕپایِس جَٹ دِمو تۄہہِ أسۍ اگر تُہۍ بَدل تہِ ژھٲنٛڈِو تیٚلہِ مَہ گژھِ ریٹ چینٛج اگر تُہۍ اِنڈِگو ؤنِو تَتھ گژھِ تھوڑا زیادَے پَہم اگر تُہۍ بَدَل کانٛہہ ؤنِو وِستارا تَتھ ہیٚکہِ تھوڑا کَم گٔژھِتھ مگر تَتھ منٛز چھِنہٕ تِژھ ہاسپِٹیلِٹی آسان کیٚنٛہہ اگر تُہۍ بَدل تہِ کُنہِ جایہِ کٔرِو چَک تہٕ اَتھ منٛز تہِ چھِنہٕ کانٛہہ اعتِراض مگر اَسہِ نِش گژھیو تۄہہِ شےٚ ساس رۄپیہِ گژھیو تۄہہِ ژورَن مںٛز فاینَل اگر تُہۍ اَکُے چھُو تہٕ اَتھ منٛز گژھیو وِ وِ اہن حظ وِنڈو سیٖٹ تَتھ چھُ تۄہہِ ٹوٹَل ڈۄڈ ہَتھ رۄپیہِ اٮ۪کسٹرٛا بَرُن ڈۄڈ ہَتھ رۄپیہِ گژھنو تۄہہِ وِنڈو سیٖٹ اَتھ اٮ۪کسٹرٛا بَس تَمہِ علاوٕ نہٕ حظ گژھِ نہٕ کیٚنٛہہ سُہ چھُو تۄہہِ پَتہٕ پَنٕنۍ مرضی آ سُہ حظ چھِ تۄہہِ پَنٕنۍ مرضی تُہۍ کٔرۍتو ییٚتہِ تُہۍ کٔرۍتو اِیَرپوٹس پٮ۪ٹھ یا تُہۍ کٔرۍتو پَتہٕ سُہ آن لایِن تہِ سُہ چھو تۄہہِ پَنٕنۍ مرضی آ ڈۄڈ ہَتھ حظ اگر تُہۍ نَتہٕ اٮ۪مَرجَنسی سیٖٹ رٔٹِو تَتھ چھُو تۄہہِ پَنٛداہ شَتھ رۄپیہِ اٮ۪کسٹرٛا دِنۍ اگر تُہۍ وۄنۍ اٮ۪مَرجَنسی اٮ۪کزِٹَس نِش رٔٹِو اَدٕ حظ اَدٕ حظ ٹھیٖک اَدٕ حظ اَدٕ حظ ٹھیٖک